السلام علیکُم جناب ٹھیٖک چھُو حظ شُکُر صحت چھا حظ ٹھیٖک اَصٕل پٲٹھۍ چھُو حظ تُہۍ چھُو حظ یہِ پیراڈایِز بُک شاپ پیٚٹھ ٹھیٖک حظ تُہۍ ؤنۍ تَو مےٚ یہِ مےٚ آسہٕ کیٚنٛہہ کِتاب حظ تۄہہِ نِش نِنہٕ تہٕ یِمَن پیٚٹھ ؤنۍ تَو تُہی مےٚ یہِ ؤنۍ تَو تُہۍ مےٚ ڈسکاوُنٛٹ چھا تُہۍ چھُوا ڈسکاوُنٛٹ دِوان تہٕ کوٗتاہ کیٛاہ چھُو تُہۍ ڈسکاوُنٛٹ دِوان ٹھیٖک چھا فِزیٖکٕس منٛز ٲسۍ مےٚ بُک اَکھ حظ نِنۍ فیلہٕ ڈے رَسمِک ٹھیٖک چھا بِلکُل بیٚیہِ ٲسۍ مےٚ یہِ نِنۍ او پی بابا اَکھ ٹھیٖک چھا حظ بیٚیہِ ٲسۍ مےٚ نِنۍ اِروڈو آی اِی اِروڈو آس مےٚ نِنۍ فِزیٖکٕس یہِ پرٛابلِم سالوِنٛگ ٹھیٖک کیٚمِسٹرٛی ٲسۍ نِنۍ او پی ٹنٛڈن ٹھیٖک چھا تہٕ بیٚیہِ ٲس بیٚسِک کانٛسپٹٕس آف فِزیٖکِس ایٚچ سی وَرمَن بیٚیہِ ما آسہِ تہٕ بیٚیہِ تہِ وُچھٕ بہٕ تَتہِ نَس پتہٕ بیٚیہِ تہِ ما آسہِ مےٚ کانٛہہ یۄس مےٚ پتہٕ یِیہِ ذہنَس منٛز وۅنۍ اوس مےٚ یی وَنُن تُہۍ ؤنۍ تَو مےٚ تۄہہِ کیٛاہ چھُو ڈسکاونٛٹاہ وِسکاونٛٹاہ کیٛاہ چھُو تُہۍ دِوان کٔژ پٔرسَنٛٹ چھُو دِوان دِوان چھِوا نہَ چھُوا دِوان أسۍ چھِ اکثر بیشتر ییٚمہِ ساتہٕ تہِ اَسہِ کِتابہٕ آسان اَننہِ أسۍ چھِ تۄہے نِش انان بِلکُل وۅنۍ ؤنۍتو تُہۍ یی ڈسکاوُنٛٹ چھُوا تُہۍ دِوان کِنہٕ کیٛاہ چھُو دِوان مطلب واریاہ کِتابہٕ تی یا اچھا اچھا کٔژ پٔرسَنٹ دِیو تیٚلہِ تُہۍ ڈسکاوُنٛٹ اچھا وۅنۍ زَن آسَن کَمٕے اِنسانَس ضروٗرت وۅنۍ ما چھِ مطلب ڈسکاوُنٛٹہٕ خٲطرٕ ما نِمَو وۅنۍ أسۍ کِتابہٕ زیادٕ ییٖژھا زٕ لَگن تیٖژٕے زن آسَن کِتابہٕ پانٛژھ شےٚ زن آسَن نِنۍ تہٕ تتھ پیٚٹھ چھُوا دِوان ڈسکاوُنٛٹ اگر دِوان چھُو تہٕ کوٗتاہ چھُو دِوان اچھا اچھا یِتھٕ پٲٹھۍ ہیٚکِو نا تُہۍ ؤنِتھ کیٚاہ چھا ضروٗری اوٚر یور أتۍتھٕے وُچھو کِنہٕ یِتھٕ پٲٹھۍ تہِ ہیٚکِو تُہۍ ؤنِتھ اچھا ٹھیٖک یورٕ چھِناہ بہٕ چھُس ریگیوٗلَر کسٹٕمر تہٕ بیٚیہِ یِیٚمہِ ساتہٕ تہِ کِتابہِ چھِ مےٚ ضروٗرت لگان یا کیٚنٛہہ بہٕ چھُس تۄہے نِش یوان بہٕ چھُس نہٕ اورٕ یورٕ گژھان کِہیٖنٛۍ تہِ اچھا تُہۍ ؤنۍتَو مےٚ تُہۍ کر آسِو اَتہِ تہٕ وۅنۍ کر یِمہٕ بہٕ تُہۍ چھُوا اچھا اچھا کاہ بَجے ٹھیٖک صُبحس چھُس بہٕ پانہٕ آوُر اگر کالۍکیٚتھ زن یِمو کالۍکیٚتھ چھُوا تُہۍ باسان کالۍکِتھ آسِو تُہۍ اَتی اچھا کالۍکیٚتھ کٔژِ بجہِ یِمو تیٚلہِ چلو اَدٕ حظ ٹھیٖک چھُ ٹھیٖک چھُ